پانٛژھ سِٹیٹ ٲں اِنڈیا ہٕکۍ چھِ ٲں اَکھ چھُ تامِل ناڈوٗ بیٚیہِ چھُ کیٚریلا بیٚیہِ چھُ گوٚوا بیٚیہِ چھُ مہاراشٹرٛا ٲں بیٚیہِ چھُ کرناٹکہ